پانٛژَن مُلکَن ہنٛد ناو یُس چھُ اَرجَنٹیٖنہ چھُ ٲں بحریٖن چھُ بوٗٹان چھُ نیپال چھُ سری لنٛکا چھُِتہٕ بنٛگلادیش چھُ